ہیٚلو اسلام علیکُم تُہۍ چھِو شافِیا مَیک اَپ آرٹِسٹہٕ مےٚ اوس ٹِیٛوسڈے چھُ مےٚ یہِ شوٗٹ فوٹوٗ شوٗٹ تمہِ خٲطرٕ اوس مےٚ میک اَپ کرُن تُہۍ چھُو تمہِ وزِ یہِ ہیٚکیٛاہ گٔژھِتھ میک اَپ فُل باڈی ویکسِنٛگ چھِ مےٚکرٕنۍ بیٚیہٕ آے شو سورُے کیٚنٛہہ سورُے میک اَپ مگر میک اَپ گَژھِ واریاہ اصٕل گژھُن

آ تُہۍ ؤنۍزیٚو مےٚ تمِچ اے ڈی بہٕ وُچھٕ کہِ سُہ چھا کٮُ۪تھ کیٛاہ میک اَپ چھُ گَژھان مےٚ گَژھِ واریاہ اَصٕل شوٗٹ گژھُن مےٚ چھُ فٔسٹ ٹایِم یہِ شوٗٹ اِس لیے گَژھِ واریاہ اصٕل ٹھِیٖک چھُ مگر میک اَپ گَژھِ واریاہ اَصٕل گژھُن تُہۍ ؤنِو مےٚ کر بہٕ کیٛاہ رٹہٕ ایپواینٛٹمٮ۪ںٛٹ تُہۍ کَر چھُو فرٛی

مےٚ چھُ مےٚ چھُ ٹیٛوٗسڈے ٹیوٗسڈے برٛونٛہٕے گَژھِ گژھُن مےٚ چھُ ٹیوٗسڈے یی دۄہ چھُ مےٚ یہِ فوٹوٗ شوٗٹ مگر گژھُن گَژھِ واریاہ اصٕل سٲری گژھَن میٛٲنۍ تٲریٖف کرٕنۍ ٹھیٖک چھُ تیٚلہِ ٹھیٖک چھُ مَگر اصٕل میک اَپ کَرۍزِہوم اَچھا ٹھیٖک چھُ

مےٚ اوس بوٗزمُت تُہٕنٛدِ مےٚ ییٚمیُک مےٚ اوس بوٗزمُت تُہٕنٛدِ بیٛوٗٹی پالرُک تُہۍ چھُو واریاہ اَصٕل میک اَپ کَران تَمے موٗجوٗب کوٚر مےٚ تۅہہِ سۭتۍ تۅہہِ کَال تَمے موٗجوٗب ووٚن مےٚ بہٕ وُچھٕ تُہۍ کٮُ۪تھ چھِو کران بہٕ وُچھٕ وۅنۍ فٔسٹ ٹایِم اَز اَچھا اَچھا تھینٛکِیوٗ